اَسَلامُ علیکُم سَر سَر ٹھیٖک چھو حظ اہَن حظ ٹھیٖک حظ اَصٕل پٲٹھۍ حظ سَر تُہۍ چھُو حظ نیوٗٹَرٛنشٹہٕ چھُ حظ تُہۍ سَر اَسہِ اوس تھوڑا بہت جانکٲری حظ ضروٗرت سَر سَر اَسہِ اوس مطلب یِمَن یِم ٲسۍ نیوٗٹرٛنٛٹٕس متعلق ٲسۍ زانکٲری ضروٗرت کہ مطلب سَر مطلب ییٚمہِ سۭتۍ أسۍ کانٛہہ تہِ ڈیلی ایکٹٕوِٹی کَران چھِ فارایگزامپٕل کانٛہہ أسۍ چھِ مطلب سٹیڈی چھِ أسۍ کُنہِ ساتَن کَران یا ایگزَرسایز ییٚمہِ ساتَن أسۍ کَران چھِ یا کانٛہہ تہِ فِزِکَل ایکٹٕوِٹی یُس حظ یہِ کَران چھِ کانٛہہ تَمہِ ساتَن ؤنِو سَر اَسہِ کٕمَن مطلب نیوٗٹرٛٹَن ہِنٛز چھ ضروٗرت اَسہِ کٕم کٕم نیوٗٹرٛٹٕز پَزَن کھیٚنۍ یا کم پَزَن اَسہِ کھیٚنۍ تہِ سَر کِہیٖنۍ نہٕ سَر سَر أسۍ چھِ سٹوٗڈنٛٹٕے سَر اہَن حظ اۭں ایسیٹَس منٛز چھِ سَر حظ اہَن حظ سَر ٹھیٖک حظ سَر اہَن حظ سَر اہَن حظ سَر ٹھیٖک حظ چھِ

ٹھیٖک حظ سَر اہَن حظ سَر ٹھیٖک کِہیٖنۍ نہٕ ٹھیٖک حظ سَر

ٹھیٖک حظ سَر اہَن حظ سَر اہَن حظ سَر ٹھیٖک حظ ٹھیٖک حظ سَر اہَن حظ سَر ٹھیٖک حظ چھ

ٹھیٖک حظ سَر

ٹھیٖک حظ سَر کَرنامو ٹھیٖک حظ سَر اہَن حظ سَر ٹھیٖک حظ سَر ٹھیٖک حظ چھ اہَن حظ سَر ٹھیٖک حظ اہَن حظ سَر ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ بیٚہہ حظ رۄبَس حوال